ہٮ۪لو اَسَلام علیکُم وَعلیکُم اَسَلام تُہۍ چھُو حظ بُٹیٖک منیٚجر بہٕ حظ چھَس آفریٖن لال بازرٕ پٮ۪ٹھ مےٚ حظ چھےٚ بُکِنٛگ کرناوٕنۍ تُہۍ کیٛاہ کیٛاہ سٔروِس چھُو پرٛووایڈ کَران فرٲہِم کَران

بہٕ حظ چھَس براٮ۪ڈ

مےٚ تُہۍ چھِوٕ مہندی وٮ۪ہندی لاگان اَچھا اچھا ٹھیٖک ٹھیٖک مٮ۪نِکیور پٮ۪ڈِکیور چھِوٕ کَران مےٚ حظ چھُ سٮ۪ٹمبر زٕ ساس پٕنٛژٕ سٮ۪ٹمبر پٕنٛژٕ سٮ۪ٹمبر مےٚ حظ چھُ اوٚنمُت لیٚڈی ہَٹس نِش ٲنمِتۍ واریاہ ڈرس تُہۍ ہیٚکِو مےٚ تِمن آلٹریٚشن کٔرِتھ چلو ٹھیٖک چھُ بیٚیہِ چھُ مےٚ مٮ۪نِکیو مٮ۪نِکیور پٮ۪ڈِکیور تہِ کَرُن مےٚ اَہن حظ سُہ پرٛابلِم چھِ مےٚ پرٮ۪ویٚسی ہُنٛد مسلہٕ گَژھان اَچھا مےٚ حظ چھُو فیٚشل تہِ کَرُن اَچھا فیٚشل تہِ حظ چھُ مےٚ کَرُن اتھ کیٛاہ رینٛج رینٛج کیٛاہ چھُ تُہۍ وَنان ٹھیٖک چھُ اسَلام علیکُم